آ اَسہِ چھُ گَرَس اَنٛدَر اٮ۪ل پی جی کَنٮ۪کشَن گیس مٔٹ یَتھ وَنان چھِ أسۍ گَرِ پنٛنہِ زَبٲنۍ منٛز برٛونٛہہ اوس سانہِ ماجہِ بیٚنہِ یِم ٲسۍ کَران یِم ٲسۍ اَنان فایَر وُڈ یَتھ وَنان چھِ زیُن ٲسۍ یِم اَنان جنٛگلہٕ یا باغو مٔنٛزۍ تہٕ یِم ٲسۍ دانَس منٛز یہِ تھاوان پَتہٕ ٲسۍ اَتھ زالان تہٕ تٔتھۍ پٮ۪ٹھ ٲسۍ پَتہٕ کیٚنٛہہ پَکاوان بَتہٕ سیُن چاے تہِ اَمہِ سۭتۍ اوس گژھان دُہ اوس گژھان یہِ اوس واریاہ ہٮ۪کٹِک ہٮ۪کٹِک اِن دَ سٮ۪نٕس کہِ یِمَن اوس پٮ۪وان سانٮ۪ن ماجَن بیٚنٮ۪ن دوٗر گژھُن جنٛگلَس منٛز یا باغَن منٛز یہِ زیُن کَلٮ۪کٹ کَرنہٕ خٲطرٕ یہِ سۄنٛمبراونہٕ خٲطرٕ پَتہٕ ٲسۍ یِم گَرٕ واتان پَتہٕ اوس یہِ پٮ۪وان ہۄکھناوُن یہِ زیُن اَتھ ٲس لَگان سٮ۪ٹھاہ محنت تہٕ یِمَن اوس اَمہِ سۭتۍ صحت تہِ بِگڑان تہٕ بیٚیہِ اوس گَرَس انٛدَر پَتہٕ ییٚمہِ ساتہٕ یہِ رَنان ٲسۍ اَتھ پٮ۪ٹھ اَتہِ اوس دٔہ گژھان تہٕ اَمہِ سۭتۍ تہِ اوس صحت یِمَن خراب گژھان یہِ اوس یہِ اوس نہٕ ٹھیٖک ٹھیٖک چیٖز کیٚنٛہہ یَن پٮ۪ٹھ اٮ۪ل پی جی آو تَنہٕ پٮ۪ٹھ کوٚر یِمو سٮ۪ٹھاہ زیادٕ آرام ہاں تھوڑا کاسلی چھُ گژھان یہِ مگر اَمہِ سۭتۍ چھِ واریاہ فٲہدٕ یِوان